سٲنِس یَتھ ڈِسٹرک گاندَربَلَس مَنٛز چھِ واریاہ آرگنَیزیشنہٕ یا یِم کینٛہہ گروٚپٕس یِم یِم ٹورنَمنٹٕس یا یِم اِویٚنٹٕس اَرینٛج کَران چھِ کَنڈکٹہٕ کَران چھِ یِم مَطلَب خاص کر چھِ ونکیٚنَس کینٛہہ گروٚپٕس واریاہ مَطلَب ایٚکٹِو اَتھ مَنٛز تم چھِ نِوان یِم ٹورنَمنٹٕس کَران آرگنَیِز سو دیٹ یِم یوٗتھ أزِکۍ چھِ یِم کَروکھ أسۍ ایٚنگیج یِمَن مَنٛز تہٕ سو دیٹ یِم گَژھَن یِم ڈرَگِس یُس یہِ ڈرگسُک وِنکیٚنَس یہِ اَکھ لَت چھِ لٔجمٕژ امہِ نِش دوٗر کَرنہٕ خٲطرٕ مَطلَب مٔنٛزۍ چھِ واریاہ کِرکَٹ ٹورنَمنٹٕس والی بال ٹورنَمنٹٕس فُٹ بال ٹورنَمنٹٕس تہٕ بیٚیہِ تہِ مَطلَب یِم لَکٕٹۍ لَکٕٹۍ کَبَڈی وَبَڈِی ٹورنَمنٹٕس مَطلَب آرگنَیِز کَران یَتھ مَنٛز اَسہِ وِنکیٚنَس اَکھ مَطلَب گروٚپ ییٚمِچ بہٕ ذِکِر کَرٕ تَتھ چھُ ہیٚڑ کَران فاروق گاندَربلی تِم چھِ فاروق گاندَربلی چھِ زیادٕ ہنہ زیادٕ ہنہ مَطلَب فوکَس کَران فُٹ بالَس پٮ۪ٹھ تہٕ فُٹ بالُک مَطلَب کوٚر تٔمۍ واریاہ ییٚتہِ مَطلَب لُکَن مَنٛز کوٚر تٔمۍ یہِ مَطلَب أزکٮ۪ن خاص کر نوجَوانَن مَنٛز کوٚر تٔمۍ امیُک شوق یوٗتاہ پٲدٕ زٕ ییٚتہِ چھُ مَطلَب واریاہ لڑکہٕ اَتھ کُن مَطلَب گٔمٕتۍ تمہ سۭتۍ چھُ مَطلَب اَسہِ فٲیدٕ اَکھ کہِ یِم چھِ مَطلَب یِمن غَلَط ایٚکٹِوِٹیٖزَن مَنٛز چھِنہِ یِم اِنوالِو گَژھان کینٛہہ تہٕ یِمَن چھُ امہِ سۭتۍ بَڑیٚو یِمَن شوق تِم ڈرگٕس وَگٕس نِش روٗدۍ یِم لٔڑکہٕ دوٗر یہِ یُس یہِ پُلِٹِکَل گروٚپ چھُ ہیٖڈِڑ باے فاروق گاندَربَلی یہِ چھُ ڈیٚموکریٚٹِک مَطلَب پلِٹِکَل پارٹی امہِ فاروق گاندَربَلی سِنٛدِ سَربَراہی مَنٛز چھِ یِم آرگنَیِز کَران یِم ٹورنَمنٹٕس یَتھ مَنٛز چھُ یِم فُٹ بال ٹورنَمنٹ چھِ کَران زیادٕ ہَنہ چھِ یِم آرگنَیِز کَران گان مین ڈِسٹرک گاندَربَل مین ٹَوُن پٕلَس سٕہہ پورہ ییٚتٮ۪ن سٕہہ پورہ ہَس مَنٛز چھُ اَسہِ اِنڈور سٹیڈِیَم تہِ تہٕ تَتہِ چہِ تَتھ اِنڈور سٹیڈِیَمَس سۭتی چھُ اَسہِ فُٹ بال اَکھ مَطلَب گراوُنٛڈ تہِ بیٚیہِ چھُ گاندَربَل مین گاندَربَل ڈِسٹرک گاندَربَلَس مَنٛز تہِ یہٕ مَطلَب یہِ ٹورنَمنٹ مَطلَب سورٕے گراوُنڈ تَتہِ یِم ٹورنَمنٹ آرگنَیِز کَرناوان حال حالسی مَنٛز کوٚر مَطلَب أمۍ اَکھ مَطلَب فُٹ بال ٹورنَمنٹ اَکھ آرگنَیِز تہٕ یَتھ مَنٛز واریاہَو مَطلَب تِمو نیٚو حِصہٕ تہٕ واریاہ نوجَوان ٲسۍ مَطلَب تَتھ مَنٛز یِمو پاٹِسِپیشَن کٔر تہٕ سُہ کوٚر بَڑٕ ہایلی ییٚتہِ کٮ۪و مَطلَب لوکلَو سِوَل سوسَیٹی کوٚر سُہ مَطلَب تِہِنٛز کٲم مَطلِب کٔر سۄ پَسَنٛد تِمو تہِ تِمو کٔر سُہ پَسَنٛد تہٕ بیٚیہِ کورُکھ ایٚپرِشِییٹ تہِ تہٕ أسۍ تہِ چھِ مَطلَب پانہٕ مَطلِب بَزاتہِ خۄد وَنہٕ بہٕ پَنُن أسۍ تہِ بہٕ تہٕ سا روٗدۍ تتھ منٛز بَڑٕ زَبَردَست سیٹِسفاے تمہ سۭتۍ یَتھ مَنٛز سانٮ۪و بَچَو تہِ نیٚو حِصہِٕ تَتھ تٔمۍ سٕندِس تَتھ ٹورنَمنٹَن مَنٛز تہٕ تِم ٹورنَمنٹ چھِ تِمَن مَطلَب بہٕ ونہٕ مَطلَب گورمنٹ تہِ چھُ تِمَن تَتھ مَطلَب فَنڈِنگ کَران تہٕ گورمنٹ تہِ چھُ تِمَن تَتھ بَڑٕ ایٚپرِشِییٹ کَران تہٕ فَنڈِنگ تہِ چھِ کَران تِمَن گرومنٹ دِوان تہٕ ایٚپرِشِییٹ تہِ کَران تہٕ فیسَلٹیٖز تہِ چھِ گورمنٹ کینٛہہ اَگَر تِمَن اَیٚولیبٕل آسَن فیسَلٹیٖز کَرنہِ تِم فیسَلٹیٖز تہِ چھِ تِمَن تِم ایٚولیبٕل کَرناوان